اہن حظ أسۍ چھِ ٹیپ واٹر چھِ اَسہِ واتان مگر أسۍ چھِ ٹیپ واٹر کَران استعمال صرف پانَس پانَس صفٲیی کَرنہٕ خٲطرٕ پَلو چھَلنہٕ خٲطرٕ تہٕ پَنُن اوٚنٛد پوٚکھ صاف کَرنہٕ خٲطرٕ یُس أسۍ کھٮ۪نہٕ خٲطرٕ چھِ آب چھِ سُہ چھِ أسۍ ڈِفرنٛٹ سُہ چھِ أسۍ ناگہٕ پٮ۪ٹھ ترٛیش اَنان سُے چھِ أسۍ استعمال کَران کھٮ۪نَس البتہ بانہٕ چھَلنَس مطلب سرٛان کَرنَس پنٛنِس پانَس خٲطرٕ باقٕے کامہِ خٲطرٕ تٔمۍ خٲطرٕ چھِ أسۍ ٹیپ واٹر یوٗز کَران ہاں اگر نہٕ یہِ ٹیپ واٹر آسہِ کِہیٖنۍ واریاہ مُشکلات گژھن اَسہِ پٲدٕ کیونکہِ اَسہِ پَزِ پے پَتہٕ یہِ آب مٔلۍ اَنُن یہِ پے اَسہِ اورٕ یور یا آبہٕ ٹٮ۪نٛکَر اَنُن نَتہٕ پے ناگَس واریاہ آب کھالُن ہُتھ کٔنۍ چھِ اَکُے آبہٕ بالٹیٖن کھالان ترٛیشہِ خٲطرٕ تہٕ نیران چھُ پَنُن دۄہ مگر اگر أسۍ یہِ ٹیپ واٹَر ای نہٕ کِہیٖنۍ اَمہِ سۭتۍ پے واریاہ واریاہ زیادٕ بُرٕ اثر سانہِ زندگی پٮ۪ٹھ نہ یہِ یُس یہِ ٹیپ واٹر چھِ یہِ چھُنہٕ اَسہِ کٕلیٖن کِہیٖنۍ کیونکہِ اَسہِ چھِ یہِ یِوان مان ژٕ اِتھَے کٔنۍ پایپ لاینہِ پٮ۪ٹھ اَتھ چھِنہٕ کٕہٕنۍ فِلٹرٛیشَن پٕلانٛٹ ییٚمہِ سۭتۍ یہِ صاف گژھِ